اگر کٔشیٖر منٛز وُچھو ییٚتہِ چھُ اسہِ ایٚگرِکَلچَر یُس چھُ سُہ چھُ اسہِ واریاہ زیادٕ ییٚتہِ ایٚمپٕلاے سیٚکٹَر مطلب یِہنٛدِ خٲطرٕ أمِس پَنُن روزگار چھِ کَماوان سِرِیٖکَلچَر چھُ یا فِشری چھِ پَتہٕ وُچھو أسۍ یِمن کۄس پرٛاب اگر أسۍ ایٚگرِکَلچَر وُچھو کہِ کُنہِ ساتہٕ چھُنہٕ اسہِ وقتَس پٮ۪ٹھ روٗد پیٚوان کیٚنٛہہ کہِ اسہِ چھُ گژھان سُہ پَنُن فَصٕل سورُے ضایعہِ یا کُنہِ ساتہٕ چھُ اسہِ تیٛوٗتاہ روٗد پیٚوان ڈوٗنٛٹھ پیٚوان کہِ سُہ چھُ گژھان تَمہِ سۭتۍ تہِ ضایعہِ پَتہٕ وُچھو أسۍ ٲں فِشریٖز فِشریٖز اگر آسان چھِ کُنہِ ساتہٕ چھِ تِژھ ٲں سَپلاے گژھان کہِ اۭں تَمہِ ساتہٕ ہیٚکو نہٕ أسۍ ٲں تِم فِش یِم آسان چھِ تِم گاڑٕچھِ آسان تِم چھِنہٕ ہیٚکان ٲں بَچٲیِتھ ٲں کیٚنٛہہ أسۍ کیٛازِ کُنہِ ساتہٕ چھُ نیچرَل کٕلایمیٹٕے آب چھُ وَسان ترٛٹھ چھِ وَسان تہٕ تِم گاڑٕ چھِ مٔرِتھ ہیٚکان پتہٕ گٔے ہینٛڈی کرٛافٹٕز اگر أسۍ وُچھو کٔشیٖر منٛز یُس ہینٛڈی کرٛافٹہٕ اوس یہِ اوس واریاہ اصٕل مطلب ٲں روزگار لوٗکن ہنٛدۍ خٲطرٕ مگر آز کل ییٚلہِ پتہٕ مِشیٖن آیہِ تِمو بَنوو پتہٕ تَمہِ ساتہٕ مشیٖنو سۭتۍ تِمو لوگ واریاہ کم ٹایِم تہٕ یِم ہینٛڈی کرٛافٹہٕ چیٖز چھِ یِم ہینٛڈی کرٛافٹہٕ ٲسۍ تِمن ہُنٛد ٲں تِمن چھِ لگان واریاہ ٹایِم تہٕ تِم گٔے تَمہِ ساتہٕ تَمہِ سۭتۍ ختم پَتہٕ اگر أسۍ وُچھو کہِ پَتہٕ ٲسۍ اَمہِ سِریٖکَلچَر سِریٖکَلچَر خٲطرٕ چھُ اسہِ کیٛوم اکھ آسان ضروٗری بیٚیہِ چھِ آسان اسہِ کیٚنٛہہ ٲں پٕلانٹَن ہُنٛد پَن ضروٗری اگر نہٕ اسہِ سُہ ایٚویلیبٕل چھُ آسان تہٕ سیِریٖکَلچَر تہِ چھِنہٕ ہیٚکان أسۍ کٔرِتھ کیٚنٛہہ تہٕ اَتھ سۭتۍ چھِ یِہٲے پرٛابلِم